یِم سٲنۍ ایریِہِکۍ لوکَل آرٹِسٹٕس چھِ یا لوکَل کرٛافٹِس مین چھِ مےٚ چھِ ہَمیشہٕ بَچپَن پٮ۪ٹھ وٕچھمٕژ تِم چھِ وِزِ وِزِ ٹایمہٕ ٹایمہٕ تھرٛوٹِکٔلی منٛز یا منٛزٕ ویٖکلی کران کیمپٕس یا اَسہِ دِوان یِم اَسہِ یَنٛگ جَنریشَن چھِ یا یِم مطلب یِم یوٗتھ چھِ یِم قٲبِل چھِ کامہِ خٲطرٕ تِمَن دِوان ٹرٛینِنٛگ تِکیٛازِ تِم چھِ اَکھ اَسہِ پارٹ ٹایم جاب ہیوٚو پرٛووایِڈ کران تِم چھِ وَنان پَرنَس سۭتۍ سۭتۍ گوٚژھ آسُن کیٚنٛہہ ہُنَر تہِ کیٚنٛہہ سِکِل تہِ یُس تۄہہِ اِنشاء اللہ فیوٗچرَس منٛز کٲم یی مطلب یہِ چھِ اللہ تعالیٰ ہَس تام مطلب ہَر کٲنٛسہِ چھَنہٕ مِلان گورمٮ۪نٛٹ جاب کِہیٖنۍ تٔمِس چھِ پَتہٕ سُے سِکِل لگان ضوٚرتھ کٲنٛسہِ آسہِ ٹٮ۪کنِکَل سِکِل کٲنٛسہِ آسہِ کرٛافٹ سِکِل کٲنٛسہِ آسہِ کیٚنٛہہ سِکِل ہَر کانٛہہ سِکِل چھِ پَنٛنہِ پنٛنہِ جایہِ آسان واریاہ اہمیت تھاوان تہٕ مےٚ چھِ باسان ہَر کانٛہہ سِکِل چھِ اَصٕل اَسہِ پَزِ ہیٚچھُن اَتھ منٛز پَزنہٕ اَسہِ کٕہیٖنۍ شرَم کَرُن تِکیٛازِ أسۍ پَنُن ٹایم واریاہ زیادٕ کَنزیوٗم کران واریاہ زیادٕ ضایع کران سوشَل میٖڈیاہَس ریٖلٕز کران سٕکرال تِم ریٖلٕز یِم نہٕ فرٛوٗٹفُل چھِ آسان کِہیٖنۍ تِم تویتہِ چھِ آسان وٕچھان حظ وٕچھان أسۍ اَگر أسۍ تَمہِ باوَجوٗد اکھ گھَنٛٹہٕ دِمو اکھ گھَنٛٹہٕ نہٕ اوٚڑ گھَنٛٹہٕ دِمو گژھو کٲنٛسہِ مطلب سٕپیشلایِز کرٛافٹ پٔرسَن دَپووس اَسہِ ہیٚچھناو یہِ کرٛافٹ اکھ اَمہِ سۭتۍ گژھِ ہَر کانٛہہ چیٖز چھُ جُڑِتھ آسان اَمہِ سۭتۍ گژھِ اکھ چیٖز اکھ گژھِ یِم سون اَصٕل یوٗتھ چھِ سُہ لَگہِ اَصلہِ کامہِ کُن بیٚیہِ گژھِ اَمہِ سۭتۍ یُس کاگنیٹِو مٮ۪نٛٹیلِٹی چھِ کاگنٮ۪نٛٹ تھِنٛگ سُہ گژھِ ڈٮ۪ولاپ تہٕ بیٚیہِ گژھو تہٕ اَمہِ سۭتۍ شارٕپ تہِ بَنان اِنسان شارٕپ چھِ بَنان سُہ وارِہو اَمہِ سۭتۍ تہِ بَنہِ شارٕپ سُہ اینٛڈٕ بیٛاکھ چیٖز چھِ اَتھ منٛز یہِ اَسہِ پَزَن پَنٛنٮ۪ن لۄکٹٮ۪ن شُرٮ۪ن پَنٛنٮ۪ن بَچن اٮ۪نکَریج کَرُن تہٕ اَسہِ پَزَن یِم چیٖز ہیٚچھِنۍ یِم سِکِلٕز بیٛاکھ چیٖز چھِ اَتھ منٛز یہِ اَگر مےٚ کُنہِ ساتہٕ چانٕس یی بہٕ ہیٚچھٕ اِنشاء اللہ ضٔروٗر یِم کرٛافٹٕس تِکیٛازِ سِکِل چھِ کٲشٕر پٲٹھۍ چھِ سِکِل گوٚو حٔبیٖب اللہ حٔبیٖب اللہ مطلب اَسہِ چھِنہٕ یہِ اَسہِ گوٚژھ نہٕ کُنۍ تہِ اَگر کٲنٛسہِ تہِ کیٚنٛہہ سِکِل آسہِ سُہ گژھِ کُنہِ تہِ جایہِ اٮ۪ڈجَسٹ سُہ گژھِ کُنہِ تہِ جایہِ اٮ۪ڈجَسٹ سُہ گژھِ کُنہِ تہِ ماحولَس منٛز کُنہِ تہِ کَمپٕنی منٛز اٮ۪ڈجَسٹ کُنہِ تہِ تٔمِس یی نہٕ کٕہیٖنۍ تَکلیٖف نَہ یِیَس دِقعت نَہ یِیَس کیٚنٛہہ پَرواے اینٛڈ اَگر مےٚ چانٕس یی مطلب بہٕ زَن کرٕ یہِ کٲم بہٕ کرٕ پرٛٮ۪فَر میون مول چھِ اکھ سِکِل سُہ چھِ اَکھ وِلو ؤرکَر سُہ چھِ اکھ پرٛوفٮ۪شنَل سٔرٹِفایِڈ وِلو ؤرکَر سُہ چھِ واریاہ چیٖز بَناوان بہٕ دِمہٕ مِثال سُہ چھِ بَناوان باسکٮ۪ٹٕس اینٛڈ سُہ چھِ بَناوان تِم ڈِزاینِنٛگ دار تِم پیرٮ۪ٹ بَناوان بیٚیہِ چھِ بَناوان چِیٲرٕس سُہ چھِ بَناوان ٹیبٕل سُہ چھِ بَناوان اُس کو کیٛاہ بولتے سُہ چھِ بَناوان ٹیبٕلٕز بَنایہِ چِیَر سُہ چھِ بَناوان بیٚیہِ تِم لیمپ بَناوان سُہ چھِ بَناوان قٔسمہٕ قٔسمہٕ چیٖز مطلب تٔمِس چھِ اللہ تعالیٰ ہَن واریاہ وُسعت عطا کٔرمٕژ بیٚیہِ اَصٕل اَصٕل ہُنر عطا کوٚرمُت سُہ چھِ واریاہ چیٖز بَناوان تہٕ بیٚیہِ چھِ سُہ بَناوان تِم بیگٕز تِکیٛازِ اَسہِ پَزَن تِم بیگ یوٗز کَرٕنۍ تِکیٛازِ أتی گژھِ پٕلوٗشَن تہِ کَم اَگر أسۍ تِم وِلو بیگٕز یوٗز کَرو اکھ ہٮ۪کَو تِم أسۍ رِیوٗزیبٕل یوٗز کٔرِتھ بار بار بار بار اَگر أسۍ وۄنۍ سُہ کَرِ رِپلیس پٕلاسٹِکۍ بیگَس پٕلاسٹِکۍ بیگ چھِ آسان ہَمیشہٕ نۄقصان دَہ ماحولَس خٲطرٕ یہِ چھِنہٕ زیادٕ گژھان جلدی خَتم یہِ چھِ آسان نان بَیوڈِگرِڈیبٕل یہِ چھِنہٕ جلدی جلدی خَتم گژھان کِہیٖنی اَمہِ سۭتۍ چھِ سٲنۍ سایِل فٔرٹِلِٹی خراب گژھان اَمہِ سۭتۍ چھِ سانٮ۪ن کُلٮ۪ن تہِ واریاہ زیادٕ ٹایِم لَگان وۄپدٕنَس منٛز یہِ سانِچ یہِ زٔمیٖن ہِنٛز یۄس مطلب تَمِچ سُہ زَرخیز سۄ آسان خراب کران تَتھ تہٕ بہٕ کرٕ ڈِفنِٹلی کرٕ بہٕ کوٗشِش اِنشاء اللہ بہٕ ہیٚچھٕ یِم سِکِل تِکیٛازِ میٛٲنِس میون مول چھِ اللہ تعالیٰ شُکُر تٔمِس تہِ چھِ واریاہ تٔمِس چھِ ہَر کیٚنٛہہ سِکِل تَگان سُہ چھِ آٹوٗ تہِ چَلاوان سُہ چھِ فَرٕد تہِ کران سُہ چھِ وازوُن تہِ کران اینٛڈ سُہ چھِ یہِ تہِ کران کیٛاہ چھِ یَتھ وَنان سُہ چھِ بیٚیہ چھِ سُہ پرٛوفِشنَل سٔرٹِفایِڈ وِلو ؤرکَر تہٕ بیٚیہِ چھِ بہٕ تہِ چھُس باسان پنٛنِس ایریاہَس منٛز یہِ ایریا چھِ یِوان مانٛنہٕ شیر پَتھری اَتہِ چھِ ہَر کانٛہہ سِکِلہِ فُل آسان تُہۍ گٔژھِو مٔلِک پوٗر کٔرِو وِزِٹ تَتہِ تہِ چھِ یِم چیٖز بَناوان تہٕ ہَمیشہٕ چھِ ییٚتہِ گورمٮ۪نٛٹ سِکیٖمٕز پرٛووایِڈ کران بیٚیہِ گِفٹٕس تھاوان پَتہٕ چھِ یِم پانہٕ ؤنۍ کَمپٕٹشَن کران کُس بَناوِ اَصٕل گِفٹ تہٕ تٔمِس چھِ پَتہٕ اکھ سُہ ٹرٛیڈ مارٕک مِلان تاکہِ تٔمِس چھِ پَتہٕ فورٮ۪ن کَمپٕنیٖز یِوان تِم نیٚبرِم کَمپٕنیٖز وَنان اَسہِ بَنٲیِو یِم چیٖز سُہ چھُ تِمَن چیٖز بَناوان بیٚیہِ چھِ یِم یِم چھِ یِم لوکَل یِم آرٹِسَنٕز چھِ یِم چھِ کران ویٖکلی کیمپٕس کران مطلب ییٚتہِ یِم چھِ اَسہِ دَپان کِتھۍ پٲٹھۍ ہیٚچھِو تُہۍ کِتھۍ پٲٹھۍ کٔرِو تُہۍ اَصٕل پٲٹھۍ یُٹلایِز تہٕ یِم تہِ چھِ اَسہِ فٲیدٕ دِوان مےٚ کیٛاہ چھِ اَسہِ بیٚیہِ دی سُہ پوٗرٕ قومَس فٲیدٕ مِلان